اَسَلامُن علیکُم گۄڈٕنیٚتھ چھَس بہٕ تُہٕنٛز شُکُر گُزار زِ مےٚ کوٚر تَہَنٛدِ وٮ۪بسایٹہِ پٮ۪ٹھ اَکھ بوٗٹھ آرڈَر سُہ ووت مےٚ واریاہ جلدی گَرٕ مےٚ اوس سُہ کوٚرمُت اَکہِ دۄہ کوٚر مےٚ سُہ کالہٕ آرڈَر بیٚکہِ دۄہ شامَس ووت مےٚ سُہ حالانکہِ مےٚ اوس مَو تۄہہِ ووٚنمُت تہِ اگر اَتھ اَکھ زٕ دۄہ لَگَن تہِ مگر یہِ بوٗٹھ سوٗزیو مےٚ تِکیٛازِ سُہ اوس واریاہ زیادٕ اَصٕل تمِچ ریٹِنٛگ تہِ ٲس واریاہ زیادٕ اَصٕل کَمٮ۪نٛٹٕس یِم تَتھ لُکو کٔرمٕتۍ ٲسۍ تِم تہِ ٲسۍ واریاہ زیادٕ اَصٕل پرٛایِس یہِ تَتھ اوس قۭمَتھ یوٗتاہ تَتھ اوس سُتہِ اوس واریاہ زیادٕ اَصٕل تٔمۍ پَتَن اوس مےٚ تھوڑا بہت ڈَر مےٚ دوٚپ خۄدایا مےٚ کوٚر یہِ بوٗٹھ وَنۍ آرڈَر کیٛاہ پَتہ یہِ آسیا یِہے سیم آسیا یِہے ہُوٕۍ آسیا یِہے یہِ مےٚ وُچھ اَتھ پٮ۪ٹھ یہِ لُکو اَتھ پٮ۪ٹھ کَمینٹ کٔرمٕتۍ چھِ یہِ آسیا برابر یِہے کھۄژ کھۄژۍ کھۄژۍ کھۄژۍ یِتھُے مےٚ سُہ آرڈَر ووت کھۄژان ٲسٕس بہٕ واریاہ زیادٕ مےٚ دوٚپ مےٚ پیٚیہِ پونٛسہٕ دِنۍ تہٕ وَ گَژھِ مےٚ یہِ چیٖز نیرُن اَصٕل تٔمۍ پَتَن یُتھُے مےٚ یہِ گَرٕ ووت صُبحس بیٚکہِ دۄہ دِگرَنَسَن کوٚرو مےٚ تۄہہِ فون دوٚپوُ تۄہہِ حظ تُہُنٛد یُس آرڈَر چھُ سُہ چھُ ووتمُت تُہۍ ییٖتو تہٕ تُہۍ نیٖتو سُہ دوٚیِم تٔمِچ یہِ چھےٚ زیادٕ خٲصیت یۄس چھِ مےٚ پیٚیہِ نہٕ پونٛسہٕ تَمی ساتَن دِنۍ کِہیٖنۍ تہِ نہٕ ییٚمہِ ساتَن مےٚ آرڈَر سُہ کوٚرمُت اوس مےٚ پیٚیہِ پونٛسہٕ تٔمہِ ساتَن دِنۍ ییٚمہِ ساتَن مےٚ سُہ گَرٕ ووت تَمی ساتَن پیٚیہِ مےٚ پونٛسہٕ دِنۍ اِنسان چھِ اَتھ پٮ۪ٹھ بروسہٕ روزان زِ نہ میون چیٖز آسہِ اَصٕل تِکیٛازِ یِم تھاوان نہٕ پَنُن پونٛسہٕ یِتھ پٲٹھۍ بَنٛد کِہیٖنۍ تہِ مےٚ سُہ پَتہٕ ووت مےٚ دوٚپ کینٛہہ چھُنہٕ وۄنۍ گژھِ یہِ اَصٕل آسُن یُتھُے مےٚ سُہ گۄڈنٮ۪تھَنٕے روٚٹ بہٕ گٔیَس واریاہ زیادٕ خۄش یُتھُے مےٚ تیٚمِچ پیٚکِنٛگ وچھ تمِچ پیکِنٛگ ٲس واریاہ زیادٕ زبردس حالانٛکہِ مےٚ ٲسۍ تَتھسَن اَکھ ویٚس تہِ تٔمۍ تہِ ووٚن مےٚ یہِ کیاہ اَتھ کۭژاہ پیکِنٛگ اَصٕل کٔرِتھ مےٚ چھُنہٕ زٕہٕنۍ تہِ وٕچھمُتن کُنہِ چیٖزَس یِژ پیکِنٛگ چھِ آسان اَتھ وۄنۍ دوٚپمَس دوٚپمَس یِتھ پٲٹھۍ کٔرٕے مےٚ یہِ وٮ۪بسایٹہِ پٮ۪ٹھ آرڈَر تہٕ وَلہٕ أسۍ وٕچھو یہِ چیٖز کیُتھ چھُ تہٕ ژٕ تہِ ٲسۍ زِ پَتہٕ أمۍ پٮ۪ٹھ آرڈَر کَران گۄڈٕنٮ۪تھٕے اِنسان ییٚلہِ وٕچھان چھِ نیٚبرِم رَنٛگ کیُتھ چھُ آسان اِنسانَس چھُ پانٕے لَگان پَتہ نہ أنٛدرِم رنٛگ تہِ آسہِ واریاہ زیادٕ اَصٕل یُتھُے مےٚ سُہ بوٗٹھ کوٚڑ مےٚ لوگ سُہ کھۄرَن سُہ گوٚو مےٚ بَرابَر گوٚو مےٚ سُہ مےٚ وٕچھمُت اوس سُہ اوس سیم ہیوُے اوس سُہ تی تَتھ ٲس نہٕ کِہیٖنۍ تہِ فرق ٲس نہٕ تَتھ ہورٕچ نہ یورٕچ ژٕ دَپکھ اَکھ ٲنٹ ٲس نہٕ تَتھ فرق یُتھُے مےٚ سُہ لوگ بہٕ کۭژاہ خۄش گٔیَس بہٕ ٲسٕس نَژان تیٖژاہ گٔیَس بہٕ خۄش بہٕ چھَس دِوان گَرِ کرٛیکہٕ علاوٕ مےٚ کوٗتاہ بوٗٹھ آو اَصٕل مےٚ کوٗتاہ بوٗٹھ آو اَصٕلَتھَن مٔمی دوٚپ دوٚپُن کیٛاہ دٔلیٖل مےٚ دوٚپمَس وَلہٕ وٕچھ مےٚ کوٚر اِتھ پٲٹھۍ وٮ۪بسایٹہِ پٮ۪ٹھ بوٗٹھ آرڈَر یہِ کوٗتاہ اَصٕل چھِ مٔمی تہِ گٔے واریاہ زیادٕ خۄش دوٚپُن نہ پونٛسہٕ کٔھتۍ رَتھِ چیٖز چھِ واریاہ زیادٕ اَصٕل اِنسانَس چھُ خۄش گژھان تٔمۍ وِزٮ۪ن ییٚمہِ ساتَن سُہ کانٛہہ چیٖز اَنان چھِ پَتہٕ چھُ سُہ آسان بَرابَر تِتھُے یُتھ اِنسانَن یُژمُت چھُ آسان مےٚ گژھِ یہِ آسُنَتھَن تہٕ برابر اوس سُہ تی نہ اوس تَتھ کانٛہہ رَنٛگَس منٛز فَرق نہ اوس تَتھ زیچھرَس منٛز فَرق نہ اوس سُہ مےٚ گَژھان ٹایِٹ نہٕ اوس سُہ مےٚ کھوٚل سُہ اوس مےٚ برابر گژھان پَنُن سایز یُس مےٚ تۄہہِ سایز ووٚنمُت اوسمَو تہِ اوس مےٚ بہٕ کٲژاہ تعریٖف کَر تُہٕنٛزِ امہِ وٮ۪بسایٹٕچ تیٖژاہ چھےٚ کَم تیٖژاہ گٔیَس بہٕ تٕہ خۄش بہٕ چھَس تُہٕنٛز واریاہ زیادٕ شُکُر گُزار واریاہ زیادٕ شُکُر گُزار چھَس بہٕ تِکیٛازِ مےٚ اوس نہٕ بِہتھٕے یہِ کیٛاہ آسہِ یُتھ یہِ چیٖز یا یہِ کیٛاہ واتہِ مےٚ وَقتَس پٮ۪ٹھ رٮ۪تَن دوٚیِم پَتہٕ ووٚن مےٚ گرِکٮ۪ن تہِ بِٮ۪ن تہِ دوٚپمَس یِتھ پٲٹھۍ کوٚرُے مےٚ بوٗٹھ آرڈَر ژٕتہِ ٲسکھ وَنان اوٚترٕ مےٚ چھُ بوٗٹھ کَرُن آرڈَر وَلہٕ کڈ ژٕ آرڈَر ییٚمِکۍ چیٖز چھِ واریاہ زیادٕ اَصٕل واریاہ زیادٕ اَصٕل چھِ ژےٚ پیٚیی نہٕ ماگَم واغَم گژھُنَتھ بازرَس منٛزَنتھ کِہیٖنۍ تہِ نہٕ وَلہٕ اَن وٕچھ کۭتیٛاہ بوٗٹھ چھِی ییٚمِکۍ کٮ۪ن اَصٕلتھَن بیٚیہِ چھِ یہِ کَلَر تہِ اَصٕل اَصٕل یِوان ڈِزایِن تہِ چھِ تَتھ اَصٕل پٲٹھۍ بیٚیہِ یُتھُے اَنَکھ تہِ ساروی کھۄتہٕ یُس مےٚ بیسٹ باسیٚو یُس بہٕ وَنہٕ تۄہہِ ووٚنو اَگر نہ ہسا تۄہہِ یہِ پَسنٛد اووٕ اگر تۄہہِ یہِ زیوٗٹھ ویوٗٹ گوٚو اگر تۄہہِ بیٚیہِ کینٛہہ باسیو تُہۍ کٔرۍ زیٚو اَسہِ فون تہٕ أسۍ رَٹو یہِ تٔمی ساتَن واپَس أسۍ دِمو تۄہہِ بَدَل أمۍ بَدلہٕ واپَس یہِ تۄہہِ پانَس خۄش کَریو أسۍ دِمو تۄہہِ تِیُتھے مےٚ دوٚپوٗ تۄہہِ اَدٕ کیٛاہ کینٛہہ چھُنہٕ مگر مےٚ پیٚیہِ نہٕ تٔمِچھ ضروٗرَتھ کِہیٖنۍ نہٕ مےٚ پیوٚو نہٕ تۄہہِ فون فون کَرُن پَتہٕ واپَس کینٛہہ مےٚ نہ حظ گوٚو نہٕ یہِ بوٗٹ اَصٕل مےٚ نہ حظ گوٚو نہٕ یہِ کینٛہہ سُہ اوس واریاہ زیادٕ اَصٕل واریاہ زیادٕ حالانکہِ تَتھ وٲتۍ مےٚ ووٚں کیٖتیٛاہ دۄہ لاگان روٗدَس منٛز تہِ رَبہِ منٛز تہِ تَتھ چھُنہٕ اَکھ زَرٕ چھُنہٕ تَتھ فَرَق یِوان نہ کَلرَس منٛز نہ کُنہِ منٛزَن نہ ؤژھٕس ٹیب نہ ؤژھٕس کیٚنہہ نَہ پیٚیہِ مےٚ تَتھ سِلٲے کَرٕنۍ سُہ چھُ واریاہ زیادٕ اَصٕل واریاہ زیادٕ اَصٕل بہٕ ییٖژاہ تہِ تعٲریٖف کَرٕ تُہٕنٛدِ وٮ۪بسایٹٕچ تیٖژاہ چھےٚ کَم تیٖژاہ چھےٚ کَم بہٕ چھَس وَ وَنۍ یَژھان نہ بہٕ گژھٕ زیادٕ کھۄتہٕ زیادٕ چیٖز اَنٕنۍ تُہٕنٛز أمۍ پٮ۪ٹھ زیادٕ کھۄتہٕ زیادٕ گَرِکٮ۪ن تہِ ووٚن مےٚ ہمیشہِ ٲسۍ زیٚو امے وٮ۪بسایٹہِ پٮ۪ٹھ چیٖز اَنَان تِکیازِ اَمِکۍ چیٖز چھِ واریاہ زیادٕ اَصٕل ٲخرَس پٮ۪ٹھ وَنہٕ بہٕ یِہٕے تۄہہِ بہٕ چھَس واریاہ زیادٕ شُکُر گُزار تُہُنٛد تۄہہِ دِتُو مےٚ کوٚر یہِ بوٗٹھ تُہنٛدِس وٮ۪بسایٹَس پٮ۪ٹھ آرڈَر بیٚیہِ ٲس پونٛسہٕ تہِ واریاہ زیادٕ کَم وقتَس پٮ۪ٹھ تہِ ووت حالانکہِ پیٛارُن چھُنہٕ پٮ۪وان کِہیٖنۍ تہِ یُتھُے واتان چھِ کال چھِ اِنسان آرڈَر کَران صُبحَس دِگرَنسٕے چھِ سُہ واتان تیٚمہِ خٲطرٕ چھُ اِنسانَس چھُنہٕ وَہمہٕ روزان أنٛدرٕ کِہیٖنۍ تہِ نہٕ ہے وَ گَژھِ ہا اَصٕل آسان وٕ گژھِ کہ تہٕ بیٚیہِ ساروی کھۄتہٕ یُس مےٚ باسیٚو پونٛسہٕ چھُنہٕ پیٚوان تمے ساتہٕ آرڈَر کَرنہٕ وِزِ دِنۍ کِہیٖنۍ نہٕ تُہۍ چھُو اورَے وَنان نہٕ پونٛسہٕ دیٖزیو تُہۍ تیٚمی ساتَن ییٚمہِ ساتَن تۄہہِ باسیو یہِ چیٖز چھا اَصٕل کِنہٕ نہ بہٕ چھَس تُہٕنٛز واریاہ شُکُر گُزار میٛٲنۍ اٮ۪کٕسپیٖریَنٕس اوس واریاہ زیادٕ زَبَردَس تُہٕنٛز وٮ۪بسایٹہِ ہٕنٛز واریاہ زیادٕ زَبَردَسَن بہٕ چھَس واریاہ زیادٕ خۄش بہٕ چھَس وٕ دۄہ کھۄتہٕ دۄہ دۄہ کھۄ دۄہ کَرٕ بہٕ تُہٕنٛدۍ وٮ۪بسایٹہِ پٮ۪ٹھ یہِ چیٖز آرڈَر تِکیٛازِ اَکھ چھِ ساروی کھۄتہٕ پٲدٕ گَرٕ چھِ واتان دُکانَس پٮ۪ٹھ چھُنہٕ بَنان گژھُن اَتھ کِہیٖنۍ پٮ۪وان چھُنہٕ گژھُن اَتھ کِہیٖنۍ تہِ نہٕ ساروٕے کھۄتہٕ ساروی کھۄتہٕ چیٖز چھِ واریاہ زیادٕ اَصٕل ملان کالٹی تہِ چھےٚ ملان واریاہ زیادٕ اَصٕل